السلامُ علیکُم وَرحمتہ اللہ وَبَرکاتُہ بہٕ چھس بنڈپورِ روزان مےٚ چھِ واریاہ مِسٹیک تہِ گژھان کامہِ منٛز بہٕ چھَس ہٮ۪کان پَتہٕ سُہ یہِ سالوٗ کٔرِتھ ہٮ۪نٛڈٕل کٔرِتھ بہٕ چھَس پَران بہٕ چھَس نہٕ گَرٕچ کٲم تیٖژاہ کران کِہیٖنۍ صُبحٲے ییٚلہِ بہٕ وتھٕ بہٕ کَرٕ کٲم مےٚ چھ آسان سکوٗل نیرُن ہورٕ سُلے وَتھٕ بہٕ بہٕ ژھٕنہٕ یہِ تٔمۍ گۄڈٕ وَٹہٕ بہٕ بِستَر ژھٕنہٕ بہٕ بِستَر ؤٹِتھ بیٚیہِ ژھٕنہٕ بہٕ ڈُوِتھ بِستَر وَٹہٕ ڈُوِتھ ژھٕنہٕ بہٕ سورُے مۄکلاو ڈُوِتھ آنٛگنَس وانٛگنَس پَتہٕ چھَس بہٕ باتھ روٗمَس کَڑان چھۄکھ تمہِ پَتہٕ نیرٕ بہٕ سکوٗل بیٚیہِ چھَلہٕ بہٕ بانہٕ وانہٕ کِچنَس مَنٛز باقی رَنُن وَنُن سُہ چھُ اَسہِ ممی رَنان پانَے بہٕ چھَس نہٕ تیوٗت مےٚ چھُنہٕ تَگان یہِ رَنُن کِہیٖنۍ اَسہِ چھِ ممی رَنان پانَے مےٚ چھِ نیران سکوٗل بَس سکوٗلٕچ کٲم اورٕ یِتھ کَرٕ بہٕ ہوم ؤرٕک بیٚیہِ پَران چھَس بہٕ اوترٕ گٔے کٲم اَکہِ دۄہ اَسہِ ٲس مٔمی گٔمٕژ اوٗرۍ ہور ماجہِ ہُنٛد راتَس بَس یہِ سُہ درٛاے سیٖری دوٚپُن کالچَس خٲطرٕ چھِ تھاوٕنۍ دال لٲگِتھ مےٚ تھٲمَے دال لٲگِتھ رَزما دال یَتھ پرٛیشرَس منٛز اَتھ دیٖزِ پتہٕ یہِ ییٚلہِ یہِ سیٖٹی دِیہِ اَتھ سیٖٹی زٕ ژور دِیہِ پَتہٕ ؤلۍ زِ بۄن اَتھ چھُ کَرُن بَگار مگر مےٚ اوس نہٕ زٔہان تہِ نَے روٚنمُتَں دوٚپُن اَتھ کٔرۍزِ بگار مےٚ وول بۄن ہا یہِ پرٛیشَر دوٚپمَس اَدٕ کیٛاہ مٔمی ٹھیٖک چھُ دوٚپُن ییٚلہِ ژٕ پرٛیشَر تھوٚوُن گۄڈٕ ہٲیِتھ دوٚپُن پرٛیشَر یُتھُے ژٕ بۄن والَکھ پَتہٕ تُل ییٚلہِ یہِ سَنیمٕژ آسہِ گۄڈٕ وٕچھ زِ اوٚنٛگجہِ سۭتۍ یہِ چھےٚ دال چھےٚ سَنیمٕژ پَتہٕ تُلۍزِ اَمہِ منٛز دال چونٛچہِ زٕ ژور ترٛٲیزِ یَتھ مَنٛز تاو تٲو گۄڈٕ چھِ تایہِ منٛز کٲرۍزِ تیٖل بیٚیہِ گَنٛڈٕ تٔلۍزِ گَنٛڈٕ گۄڈٕ کٲرۍ زِ تیٖل ترٛٲوۍزِ تَتھ منٛز گَنٛڈٕ تٔلۍزِ یہِ پَتہٕ یُتھٕے سُہ ای پَتہٕ وٲلۍزِ تٲو بۄن شہلٲیِتھ ترٛٲوزِ تَتھ منٛز مرژٕوانٛگُن بیٚیہِ لیٚدٕر پیوٗنٛت کھَنٛڈ مَرژٕوانٛگُنے یوتاہ شہلٲیِتھ تِمَن گَنٛڈَن منٛز گَنٛڈٕ چھِ اَنٕنۍ گۄڈٕ وۄنۍ اصٕل پٲٹھۍ پَتہٕ ترٛٲے زِ تَتھ منٛز دال دالہِ چونٛچہِ زٕ ترٛےٚ یُتھٕے تَتھ یہِ دیٖزٮ۪س یِتھ پٲٹھۍ یِتھ پٲٹھۍ چونٛچہِ سۭتٮ۪ن تُلۍزِ ترٛٲےزِ تَتھ یہِ پرٛیشرَس منٛز تہٕ پَتہٕ گٔے سُہ تیار یہِ پَتہٕ کھٲلزٮ۪س بیٚیہِ گرٮ۪کھ زٕ ژور سُہ گژھِ تیار بیٚیہِ ترٛٲیزٮ۪س رۄہن پھوٚل دٔگِتھ منٛز مےٚ دوٚپمَس مما اَدٕ کیٛاہ یہِ چھِ ٹھیٖک بہٕ کَرٕ پانَے ممہٕ درٛاے ژیر اوس گوٚمُت تمہِ ساتہٕ دوٚپ آ اَدٕ کیٛاہ بیٚہہ خۄدایَس حَوال بہٕ یِمہٕ صُبحَس سُلہِ کٲجِس خٲطرٕ اَنہٕ بہٕ پانَے ژٕ گٔے زِ سکوٗل اَلبتھ بہٕ تھایے یہِ وٕنۍکٮ۪س ہٲیِتھ بَتہٕ اوس تٔمۍ تھوٚمُت رٔنِتھ بارِن تٔمۍ اوس بَتہٕ تھوٚمُت رنٛنَے مےٚ تَگہِ ہے نہٕ پَتہٕ بَتہٕ تہٕ رَنُن کِہیٖنۍ بَس یہِ پَتہٕ مٔمی گٔے بہٕ ٲسٕس خبر کیٛاہ موبایِل وٕچھان ہُتہِ اَپارِ مےٚ دوٚپ یہِ چھِ دِوان سیٖٹی سِٹیٖم چھِ دِوان مےٚ ٲس نہٕ پَے کِہیٖنۍ تَتھ کیٛاہ کَرُن یُتھُے سُہ سیٖٹی سیٖٹی ٲس دِوان دال بَس یہِ مےٚ آو مُشُک ہیوٗ مےٚ دوٚپ اَتھ کیٛاہ گوٚو یہِ بہٕ درٛایَس سۄ ٲسمٕژ لاریمٕژ تَلہٕ اَتھ تیُتھ مُشُک تَتہِ ٲس نہٕ ابوٗج کِہیٖنۍ نَتہٕ والہِ ہے مےٚ سُہ پٲزار پَتہٕ گٔیَس بہٕ بَس اَتہِ مٕژرو مےٚ پرٛیشرَس ٹھانٛڈ تَتھ چھِنہٕ یِوان گۄڈٕ ٹھانٛڈ مٕژران کینٛہہ وولُم تھوٚو مےٚ سٲنٛدرِ مَنٛز یورٕ ترٛوومَس تُرُن آب پٮ۪ٹھٕ بَس ییٖتِس کالَس تَتھ آے سُہ ٹھانٛڈ مٕژرَن تَلہٕ آمٕژ دال تَلہٕ آمٕژ دال لاریمٕژ بہٕ چھَس وَنان وۄنۍ کِتھ کٔنۍ کَرٕ بہٕ یہِ وۄنۍ کیٛاہ کَرٕ بہٕ اگر مومَن اگر ابوٗجی آو ییٖتِس کالَس بہٕ کیٛاہ کَرٕ کٔر مےٚ کٲم گَرٕ درٛایَس بہٕ نٮ۪بَر وٕچھ مےٚ اَتہِ چھےٚ نٮ۪برٕ کانٛہہ کانہِ اوس نہٕ تھٲو مےٚ دَروازَس چٔپٕٹۍ أنٛدٕرۍ کِنۍ بَس کیٛاہ کٔر مےٚ کٲم تہٕ تُلُم تہٕ تُلِم پٮ۪ٹھٕ پٮ۪ٹھٕ اَتھ دال تھوٚد اَصٕل اَصل ہِچ تُجِم ترٛٲو مےٚ سُہ پٔتلَس منٛز یُس تَل تَل ٲس سُہ کِرٛہِنۍ یُس ٲس دٔزمٕژ سُہ تُجِم تھوٚد ژھٕنِم ترٛٲیِتھ چھوٚلُم سُہ دیُتمَس تارِ بُرشہِ سۭتۍ پھۄش چھلُم اَصل پٲٹھۍ پرٛٮ۪شَر پرٛٮ۪شَر مَکلو مےٚ چھٔلِتھ تہٕ ہۄ دال ترٛٲو مےٚ أتھی مَنٛز جلدی جلدی ہورٕ چھِ مےٚ وٲنجہِ تھَپھ کٔرِتھ مےٚ دوٚپ بہٕ کیٛاہ کَرٕ اگر ممَن وُچھ ترٛوو مےٚ تَتھ منٛز دال بَس یہِ ترٛٲومٕس بَغار بَس کیٛاہ کوٚر مےٚ سُہ تیار تَتھ اوس تیوٗتاہ مَزٕ گوٚمُت پَتہٕ مےٚ دوٚپ ابوٗجِیا میرن مے مےٚ دوٚپُن شاباش گوٚبر ژےٚ روٚنُتھ اَصٕل پٲٹھۍ کوٚر مےٚ سُہ جلدی جلدی اگر مےٚ مٔمی وٕچھِہے تیٚمہِ ساتہٕ سُہ ترٛایہِ ہے نہٕ مےٚ کِہیٖنۍ بیٚیہِ حظ چھَس بہٕ گژھان سکوٗل یہِ ییٚلہِ بہٕ سکوٗل گژھٕ بہٕ چھَس کَران ہوم ؤرک تہٕ کالَے کیٛاہ تھامَتھ یہِ اَکہِ دۄہ مےٚ دوپ اَتہِ چھِ گژھان یِم کِتاب چھِ گژھان گۄبہِ سکوٗل گژھٕنۍ اَتنَس آسان تیٖژ کِتاب آسان مےٚ سۭتۍ یہِ پَتہٕ میتھ چھِ آسان مےٚ تیوٗت گوٚب مےٚ دوٚپ بہٕ کیٛاہ بہٕ تھاو آز میتھ گَرے بہٕ کیٛاہ کَرٕ أمِس دوٚپ مےٚ بیٚیہِ ٲس مےٚ میٲنۍ وٮ۪س دوٚپمَس ییٚکیاہ بہٕ تھاو آز پَنُن میتھ گَرے ژٕ تُلۍز یہِ سۭتۍ تٔمِس اوس تَتھ تھوڑا ژھیوٚنمُت تَتھ یہِ سُہ اوس اَلَگ اَلگ گوٚمُت دوٚپمَس ییٚکیاہ ژٕ تُل سُہ سۭتۍ یہِ بہٕ تھایے گَرے مےٚ اوس تھوٚمُت گَرے میتھ بَس یُتھُے أسۍ سکوٗلَس منٛز وٲتۍ بَس کیٛاہ ییٚمۍ سَرَن کٔر چَک خۄرشیٖد سَرَن ووٚن یَس ہَسا میتھ چھنہٕ کِہیٖنۍ ؤتھِو سا تھوٚد بہٕ چھَس وَنان ونۍ کیاہ کَرٕ بہٕ وۄنۍ کیٛاہ کَرٕ بہٕ مےٚ کُس غلطی مےٚ کُس شہمت ٲس آز گَرِ تھاوٕنۍ سُہ تٔمۍ تُج یُتھُے سُہ بٔتھ کَنہِ چھ سۄ چیٚک کَران میٛٲنۍ وٮ۪س تہٕ بہٕ چھَس بِہِتھ ییٚتس أکِس بٮ۪نٛچَس پٮ۪ٹھ مےٚ دوٚپ تٔمِس ژٕ کَر کٲم ژٕ دِ مےٚ یہِ پَنُن ژٕ ژَٹ یہِ اَسہِ ژوٚٹ سُہ منٛز کٔرِس زٕ حصہٕ اکھ حصہٕ روٚٹ مےٚ بیاکھ حصہٕ تھوم تٔمِس تہٕ تَتھ تھوٚو جلدٕ پٮ۪ٹھ دوٚپَس ییکیٛاہ سَر اَسہِ حظ چھِ دۄنوٕیَن دوٚپُن شاباش تۄہہِ چھو ساروِین یِمَن نہٕ اوس کِہیٖنۍ تِمَن وٲلِکھ پوزار پَتہٕ بَچایَس بہٕ اَتَس تہٕ یہِ غلطی گژھِ نہٕ زٕہٕنۍ کَرٕنۍ مگر تمہِ ساتہٕ ٲس مےٚ وٲنِج اَتھَس منٛز حظ بہٕ ٲسٕس وَنان بہٕ کیٛاہ کَرٕ اگر سَرَن وٕنۍکٮ۪س بہٕ رٔٹنَس کیٛاہ کَرٕ وۄنۍ ییٚتَس وَنہٕ بہٕ بہٕ کیٛاہ کَرٕ وۄنۍ ییٚکِس اگر بہٕ تمہِ ساتہٕ سُہ توٚگ مےٚ تَتٮ۪س یہِ کَرُن ہٮ۪نٛڈٕل پَتہٕ کھیوٚو مےٚ کَسم تَتس بہٕ آس نہٕ زٕہٕنۍ تھاوان گَرِ اگَر مےٚ خَبَر کوٗتاہ گوٚب تہٕ گژھِ بہٕ آسنہٕ نہٕ زٕہٕنۍ تہِ نہٕ تھاوان گَرِ